سٲنِس محلَس منٛز ہسا چھِ گورمٮ۪نٛٹ کران وقفہٕ وقفہٕ کیٚنٛہہ اٮ۪ویَرنٮ۪س پرٛوگرامٕز کران ڈِزیٖزَن متعلق منعقد تہٕ یِم چھِ لُکَن وَنان واٹَر بارَن ڈِزیٖز بیٚیہِ اَیَر بارَن ڈِزیٖز بیٚیہِ کیٚنٛہہ وایرَسَن متعلق جانکٲری دِوان بیٚیہِ چھِ یِم لُکَن اَتھ منٛز واریاہ ٹٮ۪شٹٕز پٕرفارَم کَران یَتھ منٛز یِوان چھُ سی بی سی شُگر ٹٮ۪شٹ تھایرایِڈ ٹٮ۪شٹ کے اٮ۪ف ٹی اٮ۪ل اٮ۪ف ٹی کَران چھِ تہٕ بیٚیہِ چھِ یِم اَسہِ پَتہٕ واریاہ مِڈِسَنٕز مُفت دِوان یِم زَنہٕ یِمَن بٮ۪مارٮ۪ن لَگان چھِ